یُس مےٚ لٮ۪پ ٹاپ حال حالٕے اوٚن تٔمۍ کٔر میٲنۍ کٲم واریاہ آسان بہٕ چھُس وۄنۍ پنٕنۍ دُہٕچ کٲم واریاہ کم ٹایمس منٛز کران تہٕ بیٚیہِ چھِ اتھ پٮ۪ٹھ کٲم کرٕنۍ واریاہ آسان اتھ منٛز چھُ ڈیٹا سیف تہٕ سکیور روزان یہِ چھُ سہل پانس سۭتۍ پکناوُن تِکیٛازِ امیُک وزن چھُ واریاہ کم یہِ چھُ بہتریٖن ڈیزاینس منٛز آمُت بناونہٕ تہٕ امیُک رنٛگ تہِ کھوٚت مےٚ واریاہ پسنٛد اتھ پٮ۪ٹھ چھِ أسۍ ویٖڈیو وٕچھِتھ ہٮ۪کان فوٹو تُلِتھ ہٮ۪کان گیمٕز گِنٛدِتھ ہٮ۪کان تہٕ بیٚیہِ پرنِچ واریاہ کامہِ کٔرتھ ہٮ۪کان اتھ منٛز ہٮ۪کو أسۍ جی بی ین منٛز ڈیٹا سیو تھٲوِتھ تہٕ سُہ ڈیٹا کُنہِ تہِ ساتہٕ استعمال کٔرتھ اتھ پٮ۪تھ ہٮ۪کو أسۍ واریاہن قٕسمن ہُنٛد میوٗزک تہِ بوٗزِتھ اتھ پٮ۪ٹھ ہٮ۪کو أسۍ آن لیِن کلاس تہِ دِتھ